اِنٛڈیاہَس منٛز چھِ واریاہ پُلٹِکَل پارٹیٖز پرٛٮ۪تھ کانٛہہ پُلٹِکَل پارٹی چھِ لُکَن ہِنٛز کٲم کَرنہٕ خٲطرٕ آسان آمژٕ اِنٛڈیِچہِ پُلٹِکَل پارٹیٖز چھِ لگ بگ واریاہ اَصٕل یَتھ منٛز بی جے پی چھُ اِنٛڈین نیشنَل کانگرٮ۪س چھُ یَتھ منٛز سماج وادی پارٹی چھِ بیٚیہِ چھِ واریاہ کیٚنٛہہ پنٛنہِ رِجنل پارٹیٖز کٔشیٖرِ ہِنٛز رِجنل پارٹی چھِ نیشنل کانفرٛٮ۪نٕس پی ڈی پی اَپنی پارٹی تہٕ بیٚیہِ چھِ عام آدمی پارٹی سارے پارٹی چھِ واریاہ اَصٕل وۄنۍ گوٚو کہِ بہٕ چھُس کرٛٮ۪ڈِٹ دِوان بی جے پی پارٹی سۭتۍ کیٛازِ تٔمۍ کٔر کٲم واریاہ اَصٕل پٲٹھۍ واریاہ رٕژِ پٲٹھۍ کیٛازِ بی جے پی یَن کٔر ڈاوُن ٹُہ أرٕتھ کٲم تِمو کٔر نہٕ باقی پارٹیٖزو پٲٹھۍ خٲلی ووٹ بٮ۪نٛک حٲصِل کَرنہٕ خٲطرٕ کیٚنٛہہ بہٕ چھُس سارنی أپیٖل کَران کہِ تِم کَرَن بی جے پی پارٹی جایِن کیٛازِ یہِ چھِ واریاہ اَصٕل پارٹی